سون ریٚلِجن یُس زن چُھ سُہ چُھ اَسہِ سانہِ صحتُک تہِ واریاہ خیال تھاون یِتھ پأٹھۍ زن کہ اَسہِ وننہٕ چُھ آمُت کہ تُہۍ ما سا نیرو توٚتتھ تامتھ نمازِ یوٚتام نہٕ اورٕ اگرے حالات اگر تۄہہِ کیٚنٛہہ اندیشہِ چھو باسان کُنہِ خطرُک اور تُہۍ مہ نیرِو توٚتامتھ نٮ۪مازِ کیٚنٛہہ تۄہہِ چھ تٔمہِ ساتہٕ گرے پرٕنۍ نٮ۪ماز حالانکہ مسلمان یُس زن چُھ تٔمِس چھ نٮ۪ماز پرٕنۍ ضروٗری مسجدِ منٛز اور تٔمہِ ساتہٕ چھ سانہِ صحتُک یِوان خیال تھاونہٕ اور دوٚیِم اگر تۄہہِ دود چُھ وغیرہ اور تۄہہِ چھو خطرناک دود تٔمہِ ساتہٕ ہیٚکِو تُہۍ تٔمہِ ساتہٕ ہیٚکِو تُہۍ نٮ۪ماز ترأیِتھ خطرناک دود ییٚمہِ ساتہِ آسہِ اور واریاہن دادٮ۪ن چُھ اَسہِ علاج تہِ آمُت وننہِ کہ تِمن کیٛاہ کیٛاہ علاج ہیٚکِو تُہۍ کٔرِتھ کلہٕ دود ولہٕ دود کلہٕ دود آسہِ یا کُنہِ تانس آسہِ دَگ اور تَتھ چھِ تتھ تہِ چُھ اَسہِ آمُت وَننہٕ کہِ تۄہہِ کیاہ علاج چُھ ماچھ چُھ علاج اور بیٛاکھ یُس زن بیاکھ یُس زن چُھ ڈایبِٹیٖز یُس زن اَز نیران چھ تَتھ حظ ساینٹِفِکٔلی یُس زن وَننہٕ چُھ یِوان کہ اگر تُہۍ صُبحن ؤتھِو سُلی اور تۄہہِ پیٚیہِ نو آفتابچہٕ زٕژٕ گۄڈن اور تُہنٛدِس تکلیٖفس منٛز گژھہِ تھوڑا کٔمی ہِش اور یِتھ پأٹھۍ چھُ سون ریٚلِجن اَسہِ ہیٚلتھس مُتعلِق ہیٚلتھ کِیر تھوان أمہِ سۭتۍ